اَگر أسۍ اَز کَتھ کَرو ڈیجٹَل پیمٮ۪نٛٹَن ہٕنٛدۍ گوٗگُل پیٚے چھُ ایٚم پیٚے چھُ فون پیٚے چھُ واریاہ پیٚے چھُ مگر اَسہِ پَزِ تھوڑا اَتھ نِش ییٚلہِ اَسہِ ٹرٛانزِکشَن کٲنٛسہِ تَمہِ سٍتۍ گَژھِ سِکیور مطلب ہُشیار بِہُن تِکیٛازِ اَز چھِ واریاہ زیادٕ بٔڈۍ ہیکَر بیٚیہِ ہٮ۪کہِ کٲنٛسہِ علاوٕ پیٚمٮ۪نٛٹ گَژھِتھ سُہ ہٮ۪کہِ نہٕ واپَس تہِ دِتھ کیٚنٛہہ ییٚمہِ خٲطرٕ پَزِ اَسہِ واریاہ زیادٕ ہُشیار گَژھُن بیٚیہِ چھِ اَسہِ پٮ۪وان مطلب زِنٛدگی منٛز فیس کَرٕنۍ یِم یِم کیٚنٛہہ چیٖز مطلب دۄہ کھۅتہٕ دۄہ یِم چیٖز چھِ اَسہِ پٮ۪وان یِم ہٮ۪چھِنۍ مگر زیادٕ پَزِ اَسہِ خیال تھاوُن اَگر أسۍ آن لایِن پیٚے کَرَو أکِس پاٹٕنٲرسَس فون پیٚے کَرَو گوٗگُل پیٚے کیٚنٛہہ تہِ کَرَو مگر تَتھ خٲطرٕ پَزِ اَسہِ خیال سِکیور پَزِ روزُن یِمَن چیٖزَن ہٕنٛدِ خٲطرٕ تِکیٛازِ برٛونٛہہ کالہٕ ٲسۍ نہٕ یِم چیٖز آسان کیٚنٛہہ اَز چھِ یِم چیٖز ٹٮ۪کنالجی بڈییہِ یِم چیٖز چھِ اَز أسۍ وُچھان مگر یِمَن پَزِ خیال تھاوُن